اَسلام علیکُم سر اَسہِ حظ ٲسۍ کیب اکھ بُک کَرٕنۍ تہٕ أسۍ حظ چھِ ییٚتہِ پٮ۪ٹھ ساوُتھ کَشمیٖر پٮ۪ٹھ چھُ اَسہِ گژھُن نارتھ کَشمیٖر گُلمَرگس منٛز چھُ اَسہِ گژھُن تہٕ سر اَسہِ حظ چھُ گژھُن أسۍ چھِ نَفر ژور اکھ چھَس بہٕ بیٚیہِ چھِ میٲنۍ بیٚیہِ بیٚیہِ چھُ میون مول بیٚیہِ چھِ میٲنۍ موج أسۍ چھِ ژور نَفر تہٕ اَسہِ چھِ کیب ضرورت گژھُن چھُ اَسہِ پَگہہ نو بَجے تامَتھ نو بَجے ہِیوے نیرو أسۍ لگ بگ گرِ تہٕ برابر چھُ اَسہِ گُلمَرٕگ گژھُن تہٕ بیٚیہِ چھِ اَسہِ کٲم تور چھُ اَسہِ یُن شیٚے بَجے نیرو أسۍ تورٕ واپَس مےٚ ؤنۍ تو رِٹٲرنہٕ خٲطرٕ تہِ چھِ اَسہِ یِہوے کِنہٕ اَسہِ چھُ یِہوے سیمٕے یِہٲے گاڑِ کِنہٕ اَسہِ تَمہِ پَتہٕ نٔوۍ بُک کَرٕنۍ أسۍ حظ کَرہو تۄہہِ ڈِٹیلہٕ سٲری سینڈ یَتھ منٛز واٹس ایپس پٮ۪ٹھ بیٚیہِ کرو أسۍ لوکیشن تہِ تۄیہِ سینڈ کَتہِ نیس کَرِ سُہ پِکۍ اَپ تہٕ تورٕ یِوُن تہِ کرو أسۍ سیم پروسیس یِمے أسۍ کرہو تۄہہِ لوکیشن تہِ سینڈ بیٚیہِ کَرہو تۄہہِ یہِ تہِ سینڈ پَنُن ایڈریس ویڈریس تہِ سورُے کیٚنٛہہ پیمینٹ حظ کَرہو أسۍ پَتہٕ اَسہِ چھُ تۄہہِ پٮ۪ٹھ واریاہ بَروسہٕ اَسہِ اوس پٔتمہِ لَٹہِ تہِ کٔرمٕژ کار اکھ بُک تہٕ تُہۍ آیہ وٕ برابر ٹایمَس پٮ۪ٹھ تہٕ آز تہِ حظ یہِ زیو تُہۍ برابر ٹایمَس پٮ۪ٹھ چلو شُکرِیا